پنٛداہ اگست اَرداہ شیٚتھ ژۄیہِ شیٖتھ وُہ ستمبر کُنوُہ شیٚتھ دُنَمَتھ زٕ مارٕچ زٕ ساس تہٕ زٕ اکترٕہ اپریل زٕ ساس دَہ زٕتوُہ جوٗن زٕ ساس تہٕ وُہ